بالکُل اگر أسۍ ونو کہِ ٹٮ۪کنالوجی ہُنٛدے چھُ سورُے اکھ مطلب سورُے یہِ دین کہِ ٹٮ۪کنالوجی سۭتۍ گٔے اسہِ واریاہ چیٖز مطلب آسان واریاہ چیٖز گٔے اسہِ میسر تہٕ مُہیا یِم پنٕنس سانہِ روزمراہ زندگی منٛز استعمال گژھان ٲسۍ یِم تہِ لایک اسہِ اگر ٲس ٹکٮ۪ٹ آسان بُک کرُن اسہِ اوس پٮ۪وان گرِ پٮ۪ٹھ نیرُن گژھُن کٲنٛسہِ کمپیوٗٹر شاپ وٲلِس نِش تٔمِس نِش گژھُن تتہِ پٮ۪ٹھ کرُن آز چھِ یِم چیٖز أسۍ گرِ پننس موبایل فونس منٛز استعمال کران واریاہ آسٲنی گٔے لایک اِتھے پٲٹھۍ چھِ اسہِ آسان کرُن اسہِ چھُ آسان کُنہِ سفرس گژھُن گری ہٮ۪کو أسۍ ہوٲیی جہاز کہِ ٹکٮ۪ٹ تہِ پننہِ بُک کٔرتھ ریلوے سٹیشنٕچ بُک ٹرین تہِ پرٛٮ۪تھ کانٛہہ یا بسہِ ہِنٛز ٹکٮ۪ٹ تہِ ہٮ۪کو أس پننہِ گرِ بِہتی موبایل فونس منٛز بُک کٔرتھ یہِ چھِ اسہِ بالکُل اکھ آسٲنی اکھ یتھ اسہِ ٹٮ۪کنالوجی ہُنٛد دین چھُ